ایٚکیٛاہ اَسہِ ووت دانہِ لوننُک وقت ییٚلہِ اَسہِ دانہِ چھِ آسان لونُن اَسہِ چھِ مٔزوٗر پٮ۪وان ژھانڈٕنۍ مٕزوٗرَن ہٕنٛز واریاہ کٔمی چھِ گژھان ییٚمہِ سۭتۍ پَتہٕ چھِ اِنسانَس ژیر گژھان دانہِ لوننَس منٛز پَتہٕ چھِ پٮ۪وان تَمہِ پَتہٕ دانہِ چھۄمبُن تَمہِ پَتہٕ چھِ پٮ۪وان دانہِ مُنُن پَتہٕ چھِ واتان اِنسانَس توٚمُل گَرٕ دانہِ چھِ پٮ۪وان تاپَس تہِ ترٛاوُن تَمہِ خٲطرٕ چھِ پٮ۪وان دانہِ لوننَس جلدی کَرُن مگر ییٚلہِ اَسہِ مٔزوٗر چھِنہٕ بَنان کِہیٖنۍ پَتہٕ چھِ گژھان اِنسان پریشان وَ ییٚلہِ بَنان چھِ سُہ تہِ بَنان درٛوٚگ اَز چھِ أکِس أکِس مٔزوٗرَس پٮ۪وان دِنۍ سَتھ سَتھ ہَتھ رَپیہِ بیٚیہِ پٮ۪وان کھیوٚن چیوٚن تہِ دیُٚن أتی سُہ کامہِ دۄہ کَران